ہیٚلو اَسلام علیکُم تُہۍ چھُو حظ یہِ کانٛدر چھُو حظ اَسہِ حظ اوس بیکری خٲطرٕ آرڈَر دیُن کُکیٖز ٲسۍ زٕ دَہ ترٕٛہ ڈَبہٕ ضروٗرت بَنٲوِتھ آسہٕ نا حظ سٲری اَچھا ٹھیٖک حظ تیٚلہِ تھاوٕ بہٕ آرڈَر دِتھ تہٕ پگاہ چھُ مےٚ کٲلۍکٮ۪تھ چھُ مےٚ تیٚلہِ ضروٗرت یِم اَدٕ حظ اَدٕ